دورنَس منٛز ییٚلہِ زخمی چھِ گژھان یہِ چھِ اَکھ کامَن چیٖز اگر وٕچھَو یہِ چھِ تِمَن منٛز یِمہٕ زیادٕ دوران آسَن یا یِم پَنٕنۍ مایلیج آسَن جلدی ہُراوان اگر أسۍ وٕچھَو کیٚنہہ کامَن اِنجیٖریز چھےٚ یِمَن منٛز گۄڈٕنِچ وٕچھَو شایِن سُپلیٹٕس اَتھ منٛز کیٛاہ چھِ گژھان دَگ چھےٚ کران یۄس سٲنۍ شِن بون چھِ آسان أتھۍ منٛز تِکیٛازِ یہِ چھےٚ کران أمۍ موجوٗب أسۍ چھِ کران اُوَر یوٗز یا تٔمہٕ یِم نہٕ پراپَر آسَن بوٗٹھ کِہیٖنۍ نہٕ تہٕ یہِ مَنیج کرنہٕ خٲطرٕ چھِ اَسہِ ضُروٗری زِ أسۍ کَرَو آرام بیٚیہِ لاگَو شیٖن تَتھ اٮ۪رِیاہَس یَتھ منٛز اَسہِ دود آسہِ تہٕ بیٚیہِ کَرَو تٔمہٕ ٹرینگہٕ یِمَو سۭتۍ اَسہِ کَم اِمپیکٹ پٮ۪یہِ یَتھ منٛز سایکِلِنٛگ یا سُوِمِنٛگ چھِ یِوان تہٕ پتہٕ وَسَو بیٚیہِ پَنٛنِس کٲم کَرَو تہٕ وارَم اَپ کَرَو دۄیِم اگر أسۍ وٕچھَو یَھ أسۍ وَنان چھِ رَنٛنَرٕز نی یا پٔلیٹوفِمل پین سنڈروٗم یۄس یہِ دٔلۍ بٮ۪مٲرۍ چھےٚ یہِ چھےٚ کَریکٹرایز گژھان دَگ یُس سون کھۄڈ چھِ آسان کھۄڈَس أندۍ أندۍ چھِ آسان سُے تہٕ یہِ چھِ گژھان ییٚلہِ أسۍ زیادٕ استعمال کَرَو مَسل اِمبٮ۪لَنَس گژھِ یا پور رَنٛنِگ فارَم آسہِ تہٕ یہِ مَنیج کرنہٕ خٲطرٕ چھِ اَسہِ ساروی کھۄتہٕ بوٚڈ چیٖز ضوٚرَتھ ریشٹ شہ شیٖن تہٕ بیٚیہِ فِزِکَل تھرپی تِکیٛازِ ییٚمہِ سۭتۍ اَسہِ سَٹرنگتھ بَڑِ تہٕ بیٚیہِ کاڈٕسیپ گژھِ تہٕ اِمپرو گژھِ فُلَکزٕبُلٹی اگر أسۍ وٕچھَو بیاکھ یَتھ أسۍ وَنان چھِ ایچلی ٹینڈایٹَس یِتہِ چھےٚ اَکھ زخمی گژھان یُس سانہِ ٹٮ۪نڈَن چھِ گژھان کٲم یٮ۪نی کہ یُس کھۄ یہِ کھۄڈوَٹ پٔتۍ کِنۍ چھِ آسان تٔتھۍ چھِ گژھان یہِ چھِ گژھان ییٚلہِ أسۍ واریاہ زیادٕ استعمال کَرَو یا ٹایِٹ بوٗٹھ لاگَو أمیُک دوا چھِ یہِ زِ أسۍ کَرَو ریسٹ بیٚیہِ لاگَو شیٖن بیٚیہِ کَرَو اَتھ سِٹریچ تہٕ بیٚیہِ کَرَو اَتھ اٮ۪گزَرسایزٕ أمۍ مسلہٕ خٲطرٕ اگر أسۍ بیاکھ وُچھَو بیاکھ چھےٚ پُلَنٹَر فِسٹِچِز یہِ چھےٚ سۄ اَکھ کَنڈیٖشَن ییٚمہِ سۭتۍ پین چھےٚ گژھان سٲنِس ہیٖلَس منٛز تہٕ کھۄرَس بۄنہٕ کَنہِ یہِ چھےٚ گژھان ییٚلہِ أسۍ واریاہ زیادٕ دورَو یا بوٗٹھ آسہِ نہٕ سیٚود لٲگِتھ کِہیٖنۍ یہِ کِتھ پٲٹھۍ ہٮ۪کَو أسۍ ٹھیٖک کٔرِتھ ساروی کھۄتہٕ بوٚڈ چیٖز چھِ اَتھ منٛز آرام کَرُن پَتہٕ شیٖن مَتھُن پتہٕ یۄس یہِ أڈِج چھےٚ اَتھ وردِش کَرٕنۍ تہٕ بیٚیہِ تٔمۍ بوٗٹھ لٲگٕنۍ یِم اَصٕل آسَن تہٕ تٔمۍ پتہٕ ہٮ۪کَن یِم دورَن وٲلۍ تھوڑا اگر أسۍ وٕچھَو بیاکھ بیاکھ چھِ آی ٹی بینڈ سِنڈروٗم یہِ چھِ اَکھ اِنجٕری یَتھ منٛز پین چھےٚ آسان کھۄڈَس نٮ۪بٕرۍ کِنۍ یہِ چھےٚ گژھان ییٚلہِ أسۍ زیادٕ اِستعمال یا اِمپراپَر رَنٛنِگ کَرَو تہٕ یہِ بچاونہٕ خٲطرٕ پَزِ اَسہِ ریشٹ کَرُن آیِس مَتھُن تہٕ بیٚیہِ پَزِ سِٹرَنٛگتھ کَرٕنۍ بیٚیہِ گٔے تِم اٮ۪گزَرسایِز یِم اَسہِ ضُروٗری آسان أسۍ کیٛاہ کَرَو ییٚمہِ سۭتۍ أسۍ دور نِچَو اِنٛجٕریو چھِ ضوٚرَتھ اَکھ پٮ۪شَنٕس بیٚیہِ کیرفُل اٮ۪پروچ اگر أسۍ وٕچھَو کیٚنہہ سِٹٮ۪پٕس چھِ رَنرَن تُلٕنۍ پَنُن پان بچاونہٕ خٲطرٕ سارِوی کھۄتہٕ گۄڈٕنیُک گوٚو ریشٹ اَسہِ پَزِ پَنٛنہِ باڈی ریشٹ دیُن بیٚیہِ دیُن ٹایَم ٹھیٖک گژٕھنہٕ خٲطرٕ اَسہِ پَزِ نہٕ زخم لٔگِتھ جلدی تھوٚد وۄتھُن پَتہٕ دورُن لاگُن تِکیٛازِ اَگر أسۍ تہِ کَرَو اَگر نہٕ أسۍ پَنٛنہِ باڈی ریشٹ دِمَو اَسہِ ما ہٮ۪کہِ پرابلِم گٔژھتھ تٔمۍ سۭتۍ ہٮ۪کَو أسۍ پَتھ گٔژھتھ دۄیِم وٕچھَو آیِس تہِ اٮ۪لِویشَن اَسہِ پَزِ ییٚتہِ أسۍ زخمی آسَو تِمَن جایَن پَزِ اَسہِ شیٖن مَتھُن تِکیٛازِ تٔمۍ سۭتۍ گژھِ وَرَم وَسہِ تہِ پین گژھِ کَم تہٕ بیٚیہِ سُہ اٮ۪رِیا چھِ بَچہِ بیاکھ وُچھَو أسۍ فِزِکَل تھرپی کیٚنہہ رَنَر چھِ بیٚنفِٹ ییٚلہِ تم پَنٕنۍ فِزِکَل تھرپی چھِ کران یِم تِمَن ٹارگیٹ چھِ دِوان تہٕ ٹریٖٹمینٹ چھِ دِوان ٹھیٖک گژھٕ نہٕ خٲطرٕ بیاکھ وٕچھَو سُہ چھِ گریجوَل رِٹٲرٕن ٹُو رَنٛنِگ ییٚلہِ پین چھِ مَکلان یہِ چھِ اِمپاٹَنٹ زِ أسۍ کَرَو اِنٛٹَرڈوٗس رَنٛنِگ یُس کیٛاہ کَرِ شاٹ ڈِسٹَنٕس گژھِ لو اِنٹَنسِٹی گژھِ بیاکھ وٕچھَو أسۍ سُہ چھِ پَنٛنہِ جِسمُک بوزَو تہٕ اَسہِ پَزِ زیادٕ دھیان دیُن تُکُن اگر سانہِ جِسمَن کانٛہہ پین یا بیٚیہِ کیٚنہہ ہوو یُس اَسہِ باسیو یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ نہٕ اگر پین آیہِ واپَس یہِ چھِ ضُروٗری زِ أسۍ کھسَو پتھ تہٕ أسۍ رُکاوَو رنِنگ تہٕ اَسہِ پَزِ ضُروٗری کَرُن یہِ